اَزکَلٕکۍ یِم بَچہِ چھِ تِم چھِنہٕ یوٗجؤلی نِوٕز پیپَر پَران کِہیٖنۍ تہِ نہٕ مگر أسۍ چھِ تِمَن ایٚنکوٚریج کَران کہِ نِوٕز پیپَر پٔرِو تِکیٛاز کہِ نِوٕز پیپَر پرَنہٕ سۭتۍ ہیٚکَن تِم واریاہ کینٛہہ تِژھ نالیج حٲصِل کٔرِتھ یُس نہٕ مطلب یُس نہٕ تِم بُکٕس وُکٕس یا فون وون پٮ۪ٹھ ہیٚکَن نالیج گین کٔرِتھ کِہیٖنۍ تہِ نہٕ مطلب أسی چھِ پانَے پَران نِوٕز پیپَر تہٕ بَچَن تہِ چھِ پَتہٕ بوزناوان